یُس ایٚجوٗکیشنل سِسٹم چھُ اَمہِ سۭتۍ چھُ واریاہ فٲیٚدٕ مِلان اَگر أسۍ بَچس گۄڈٕ نیٚتھے تعلیٖمی ادارَن کُن وَتھ ہاوو درسگاہن کُن وَتھ ہاوو خاص کَر گژھِ بَچَس آز ایٚجوٗکیشن گژھِ ہَر ایٚجوٗکیشن چھِ اکھ بٔڑ بارٕ نالیج اَمہِ سۭتۍ چُھ ہٮ۪کان اِنسان وٕچھِتھ اَمہِ سۭتۍ ییٚلہِ کُنہِ جایہِ ٲسۍ گژھان چھِ پَگہہ چھِ أسۍ ہٮ۪کان وٕچھِتھ کہِ ہُہ جگہہ ہُہ پلیس کۄس چھِ یہِ پلیس کۄس چھ یا کُنہِ اَسہِ آسہِ گاڈٕ کھژُن پَتہٕ آسنہٕ آسہِ ایٚجوٗکیٚشنے آسنہٕ اَسہِ اَسہِ وتھِ نہٕ گاڈِ ہُنٛد بوڑ تہِ تمہِ اَمہِ سۭتۍ چھُ پَتہٕ نۄقصان واتان ییٚلہِ نہٕ أکِس بَچس منٛز یہِ ایٚجوٗکیشن ڈیٚولپ آسہِ گٔمٕژ کیٚنٛہہ ایٚجوٗکیشن سسٹم یُس چھُ سُہ گژھِ عام طور مِلُن یۄس اسہِ ریٖجنَل لیٚنٛگویج یُس أسۍ بَچس ایٚجوٗکیٚشن ہٮ۪چھناوان چھِ سۄ گژھِ عام طور ہٮ۪چھناونۍ کَشمیٖری لیٚنٛگویجہِ منٛز ٹی وی یَن پٮ۪ٹھ چھِ آسان آن لاین چھِ ہٮ۪چھناوان یا آنلاین چھِ پرناوان اَمہِ سۭتۍ گژھِ خاص کَر چھِ آز آنلاین ایٚجوٗکیشن مِلان کیٚازِ کہِ یۄس یہِ بیٚٹر ڈیٚولَپمینٹ چھ أکِس بَچس منٛز پٲدٕ گژھِ گژھِنۍ سۄ چھِ عام طور آز گژھِ آسُن أکِس بَچس گژھِ انگلش لینٛگویج تہِ تَگنۍ اُردو لینٛگویج تہِ تَگنۍ کَشمیٖری لیٚنٛگویج تہِ تَگنۍ خاص کَر چھِ کَشمیٖری لیٚنٛگویج ڈیٚولَپ کَرٕنۍ بَچس منٛز سُہ چھُ ہٮ۪چھناوُن کہِ صحیٖح کیٛاہ چُھ غلط کیٛاہ چھُ ییٚلہِ أسۍ أکِس بَچس اکھ ایجوکیشَن ایٚجوٗکیشنَس کُن وَتھ ہاوو تٔمِس چُھ نہٕ وَنُن ٲں پَرُن چھُ نہٕ کیٚنٛہہ پَرُن چھُ واریاہ مَسٹ کیازِ أکِس بَچس گژھِ ایٚجوٗکیشن دِنۍ تٔمِس منٛز گژھِ ایٚجوٗکیٚشن ڈیٚولَپ کَرٕنۍ تَمہِ سۭتۍ چُھ أکِس بَچس واریاہ فٲیدٕ مَلان تَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان صحیٖح غلط پرٛزنٲیِتھ کُنہِ جاے اَگر گژھُن آسہِ کہِ أسۍ چھِ ہٮ۪کان پَگہہ گاڑِ